مےٚ چھُ ناو عِرفان احمد بٹ بہٕ چھُس کۄلگامہِ ڈسٹرک کِس أکِس لکٹِس گامَس منٛز روزان یَتھ زَن ناو بوزگوم چھُ میٲنِس مٲلِس چھُ ناو دِلاوَر احمد بٹ یُس زن کٲم ایٚز اےٚ لیبَر چھُ کَران میانہِ ماجہِ چھُ ناو شبیٖرا بانو بہٕ چھُس گرٛیجویشَن کٔرِتھ تہٕ بہٕ چھُس کَران کٲم ایٚز اےٚ ٹرٛیول گایِڈ بہٕ چھُس اَکہِ پوَر فیملی سۭتۍ بِلانٛگ کَران مےٚ چھُ ٹُویٛلتھہٕ کوٚرمُت زٕ ساس تہٕ سَدہَس منٛز ٹؠنتھہٕ چھُ مےٚ کوٚرمُت زٕ ساس تہٕ پنٛدہَس منٛز